ہیٚلو اَسلامُ علیکُم تُہۍ چھِو حظ ہاسپِٹل ایتھارٹی پٮ۪ٹھٕ تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ صحت چھُو حظ ٹھیٖک مےٚ حظ اوس عرض یہِ کہِ مےٚ ٲسۍ اوترٕ ٹٮ۪سٹہٕ حظ کرنٲومِتۍ اتہِ اکھ کرنایو مےٚ یوٗ اٮ۪س جی بیٚیہِ کرنٲے مےٚ یِمَے بُلڈ اِنوٮ۪سٹِگیٚشن مےٚ اوس تھوڑا بہت ڈاوُٹ پنٕنِس رِزلٹس منٛز مےٚ اوس باسان مےٚ باسیو پنٕنِس رِزَلٹَس منٛز مےٚ مےٚ یُس یُتھُے یوٗ اٮ۪س جی کوٚر نہَ حظ مےٚ درٛاو فیٹی لِوَر تہٕ یہِ مےٚ ٲس دَپان بہٕ وَنہو تۄہہِ مےٚ گوٚو تھوڑا بہت حظ ٹٮ۪نشَن اَتھ کیٛاہ پَزِ مےٚ پَرہیز یا کیٛاہ کَرُن اَہن حظ اَہن حظ اَہَن حظ اَہن حظ یہِ دَ دَوا دَوا مَہ حظ چھُ مےٚ کھیوٚن کیٚنٛہہ دوا چھِ حظ مےٚ کیٚنٛہہ کھیوٚن اَچھا بہٕ ہٮ۪کہٕ حظ بٮ۪نانا وٮ۪نانا فرٛوٗٹٕس ہٮ۪کہٕ حظ بہٕ کھٮ۪تھ اَچھا بیٚیہِ حظ اوس مےٚ یہِ سی آر پی تہِ حظ درٛامُت پازٹِو سی آر پی ٹٮ۪سٹہٕ تہِ درٛاو مےٚ پازٹِو تہٕ تَمہِ کِنۍ ٲسٕس بہٕ ٲسٕس وۅنۍ تِتہِ سونٛچان کہِ بہٕ پرٕٛژھو تۄہہِ کہِ یہِ تتھ کیٛاہ کَرٕ اَچھا اَہن حظ اَہَن حظ اَہن حظ اَہن حظ اَہن حظ اَچھا ٹھیٖک ٹھیٖک آ بیٚیہِ اوس مےٚ پٔتمہِ اَہن حظ اَہن حظ پُلیٖز تُہۍ ؤنِو مےٚ اوس پٔتمٮ۪ن ترٛٮ۪ن رٮ۪تَن ہُنٛد شُگر حظ تھوڑا بہت یِوان ریز تہٕ مگر آ یُس وۅنۍ پَتہٕ پرٮ۪زنٛٹ شُگر آو سُہ آو لوٚو پَتہٕ اوترٕ سُہ اوس نایِنٹی ناینَے پٔتِم اوس شُگر مےٚ ہاو زن فایو پوایِنٛٹ فور اٮ۪چ بی اے وَن سی ترٛٮ۪ن رٮ۪تن ہُنٛد یا فایو پوایِنٛٹ فاِیو مگر یُس پرٮ۪زٮ۪نٛٹ شُگر اوس سُہ نایِن پوایِنٛٹ ناینٕے تَتھ چھ حظ کیٚنٛہہ پرہیز کَرُن اَہن حظ ہیٚلو اَہن حظ اَہن حظ اَہن حظ اَہن حظ اَہن حظ اہَن حظ اَچھا مےٚ حظ چھِ ایج ٹُوَنٹی ایٹ آ مےٚ حظ چھُ اَکھ چیٖز بہٕ چھَس تھو بہٕ چھَس تھوڑا حظ اٮ۪کزَرسایزِ منٛز گژھان تھوڑا بہت دِقعت بہٕ ہٮ۪کھا یِمَن ہیرَن زَن اَپ سِٹیرَن ہیوٚر بۅن کٔرِتھ اَچھا اَچھا گوٚو اَچھا اَچھا ٹھیٖک اَہَن حظ اَہن حظ اَہن حظ اَچھا اَچھا ٹھیٖک گوٚو با مےٚ چھَنہٕ بامبرَنچ کِہیٖنٛۍ ضروٗرت بہٕ ہٮ۪کہٕ اٮ۪کزَرسایِز وٮ۪کزَرسایِز لیٚمۍ ترٛیش چٮ۪تھ اَہن حظ اَہَن حظ اَہن حظ اَہَن حظ شُکریہ شُکریہ شُکریہ اللہ تعالیٰ تھٲنیو صحت شُکریہ شُکریہ شُکریہ اَسلام علیکُم اَسلام